نِوٕز پیپرو سۭتۍ چھِ یِم تہٕ یِمو کوٚرُکھ ییٚمہِ حِساب سون بِزنٮ۪س ڈیٚولَپ کہِ تِم چھِ اَسہِ دِوان یہِ نالیج دَپان دَپان چھِ یَتھ بِزنٮ۪سَس منٛز ہَسا چھِ یوٗتاہ فٲیِدٕ یِتھ پٲٹھۍ چھِ تِم اَسہِ مَدد کَران کے وی کے چھِ یِم اَسہِ فارمَر کٮ۪ن بارَس منٛز چھِ یہِ وَنان سُہ تہِ چھِ